اگر أسۍ سٲنۍ کَشمیری زبان وٕچھو یہِ چھِ اَکھ اِنڈو آریَن لَنگویج یُس زَن سَنسکرٕت زبانہِ سۭتۍ چھُ واریاہ زیادٕ اِمہِ اَتھ چھُ واریاہ زیادٕ بُرٕ اثر پیومُت سَنسکرٕت زبانہِ ہُند پٔرشِیَن زبانہِ ہُند تہِ چھُ ایٹیٖنتھٕ سٮ۪نچُری مَنز چھُ پٔرشِیَن زبانہِ سۭتۍ واریاہ زیادٕ اثر پیومُت کشمیرَس کشمیری زبانہِ تہٕ اگر أسۍ وٕچھو ایٹیٖن ہَنڈرَنڈ ایٹی ناینَس مَنز چھُ اردوٗ سۭتۍ تہِ واریاہ زیادٕ بُرٕ اثر پیومُت کشمیری زبانہِ تہٕ أسۍ ہیکو نہٕ مطلب یہِ چھُ مطلب اَسہِ چھِ یہِ پَننی زبان کٲشرٮ۪ن چھِ یہِ پَننٕۍ زبان یہِ چھِ کشمیری زبان یہِ چھِ اَسہِ پَنٕنۍ زبان اَسہِ پَزِ اَتھ واریاہ زیادٕ مطلب اَسہِ پَزِ یہِ برونہہ کُن پکناوٕنۍ کشمیری زبان اَسہِ پَزِ یہِ زیادٕ زیادٕ استعمال کَرٕنۍ کیازِ کہِ یہِ چھِ اَسہِ پَنٕنۍ زبان اگر أسۍ وٕچھو مطلب اگر آز یۄس یہِ نٔو جَنریشَن چھِ سٲنۍ أسۍ چھِنہٕ آز مطلب یِم شُرۍ چھِ آسان نِکۍ نِکۍ شُرۍ تُمَن چھِنہٕ أسۍ آز ہیٚچھناوٲنی اردوٗ تمَن أسۍ چھِنہٕ اردوٗ پٲٹھۍ دِوان کَتھٕے کَرنہٕ أسۍ چھِ تِمَن وَنان نہ اردوٗ نہٕ کیٚنٛہہ تُہۍ کٔرِو کشمیری مہ کٔرِو تُہی کِہیٖنۍ تُہۍ کٔرِو سیودُے اردوٗ یا کٔرِو تُہۍ اِنگلِش تِمَن چھَنہٕ پَیی آسان بِچارٮ۪ن کشمیری کیاہ چھُ مطلب یہِ چھِ سٲنۍ غلطی کہِ اگر أسۍ یہِ یہِ چھِ سٲنی غلطی یہِ کیاہ چھِ وَنان یہِ چھُ اَسہِ مطلب ہیچھناوُن شُرٮ۪ن کہِ نہ کٲشِر چھِ پَننی زبان اَسہِ پَزِ نہٕ یہِ مٔشتی کَرٕنۍ کِہیٖنۍ تِنہٕ اَسہِ پَزَن شُرۍ ہیٚچناوٕنۍ کشمیری تہِ اردوٗ تہِ اِنگلش تہِ مطلب اَسہِ پَزِنہٕ ؤنۍ باقٕے زبانہٕ تہِ ہیچھناوٕنۍ کیازِ کہِ دُنیاہَس مَنز روزنہٕ موٗجوٗب چھِ اِنسانِس باقٕے زبانہٕ تہِ ہیچھِنۍ کیازِ کہِ اگر اِنسان کُنہِ جایہِ گَژھِ مطلب تَتہِ زَن آسہِ نہٕ کشمیری تَگان تمَن توتہِ گَژھِ تَگُن اردوٗ کَرُن یا اِنگلِش تَگُن کَرُن مگر پَنٕنۍ زبان چھَنہٕ اَسہِ مٔشتی کَرٕنۍ کِہیٖنۍ تِنہٕ پَنٕنۍ زبان تہِ چھِ اَسہِ یاد تھاوٕنۍ مگر آز چھِنہٕ أسۍ تہِ کَران کِہینۍ آز چھِ اَسہِ کشمیری ژھٕنہِ مٕژ پوٗرٕ مٔشتی کٔرِتھ اگر أسۍ آز وٕچھو آزچھِنہٕ کشمیری تَگٲنی نِکٮ۪ن شُرٮ۪ن تِمَن چھِ کَران یورٕ کٲشِر پٲٹھۍ کَتھ تِم چھِ کران اورٕ اردوٗ پٲٹھۍ واپس کَتھ یا کَرن تِم اِنگلِش پٲٹھۍ واپس کَتھ پَتہٕ چھُ اِنسان سونٛچان کہِ یہِ چھُنہٕ یہِ چھُ اَصلٕے مٲلٕس ماجہِ ہُند خطا کیازِ کہِ لۄکُٹ شُر چھُ أمِس یہِ وَنو یہِ کَرِ تی أمِس کَتہِ چھِ ووں پَتہ کشمیری کیاہ گوٚو اردوٗ کیاہ گوٚو اِنگلِش کیاہ گوٚو أمِس یہِ زبان وَنو أسۍ یورٕ یہِ کَرِ تٔتھۍ زبانہِ مَنز اورٕ کَتھ اسلیے چھُ یہِ سورُے أکِس پیرَنٹَس تام أکِس مٲلِس ماجہِ تام کہِ تِم کَرَن شُرِس سۭتۍ مطلب کَتھ تِم سُے کَتھ ہیچھِ سُہ تہِ برونہہ کُن تہٕ مطلب اَسہِ پَزِ مطلب یُس کَشمیری لینگویج چھِ یہِ چھِ واریاہ زیادٕ مطلب پٔرشِیَن یہِ چھِ پٔرشِیَن لینگویج سۭتۍ تہِ واریاہ زیادٕ بُرٕ اثر پیومُت اردوٗ سۭتۍ تہِ واریاہ زیادٕ بُرٕ اثر اسلیے پَزِ اَسہِ آز مطلب آ اَگر أسۍ آز وٕچھو ووں گَژھِ اَسہِ مطلب یُس مطلب اِی بیاکھ مطلب سٲنۍ جنریشَن آسہِ اَسہِ پَزِ تِمَن زیادٕ دِیُن کشمیریِس پٮ۪ٹھ فوکَس کیازِ یہِ چھےٚ اَسہِ پَننی یہِ چھِ اَسہِ ماجہِ زبان تہٕ اَسہِ پَزِنہٕ یہِ مٔشتی کَرٕنۍ کِہیٖنۍ تِنہٕ بیٚیہِ اَگر أسۍ وٕچھو اَسہِ پَزِ شُرٮ۪ن تہِ یُس نوٚو نوٚو جینریشَن چھِ یوان تمَن تہِ پَزِ اَسہِ زیادٕ کھۄتہٕ زیادٕ دِیُن اسہِ اَتھٕے لینگویج کُن کیازِ کہِ ٲخٕر چھ اَسہِ اگر أسۍ اگر نہٕ أسۍ کشمیری کَرو یوٗز کِہیٖنۍ تہِ نہٕ اگر نہٕ أسۍ کَشمیری کَرو اِستعمال کینہہ اَسہِ وَنۍ نہٕ کانہہ تُہۍ چھو کٲشِر أسۍ چھِ پرٛیزناونہٕ یِوان کٲشِر زبانہِ سۭتۍ اسلیے چھُ یہِ مطلب واریاہ زیادٕ ضروٗری أکِس کشمیری مطلب انسانس خٲطرٕ کشمیٖری اِنسانَس خٲطرٕ کہِ تٔمِس گَژھِ تَگُن کَشمیری کَرُن بیٚیہِ اَگر أسۍ آز وٕچھو أسۍ چھِ آز چھِ مےٚ چھنہٕ باسٲنی کہِ آز کیاہ چھِ أسۍ کشمیری کَران